میٲنۍ راے حظ چھِ یہِ یِم سران کَرن وٲلۍ چھِ آسان دٔریاون منٛز لیکن منٛز

خطرٕ وطرٕ آسہِ مطلب کِہیٖنۍ حظ یتتھ نہٕ ہیٚر کِنۍ آسن پل آسن نہٕ کِہیٖنۍ بال بٔنۍ کِن گوس نہٕ بیٚیہِ حظ وٕچھَن سُہ لیک یُس نہٕ سروٚن آسہِ کِہیٖنۍ یَتھ نہٕ أنٛدۍ أنٛدۍ طوفان یِنُک خطرٕ آسہِ کِہیٖنۍ سُہ ژانٛڈان یِم پتہٕ حط بیٛاکھ چیٖز مطلب یہِ دٔریاوَے چھِ کٲنٛسہِ ہٕنٛز ات اَتَے چھِ وارِیاہ جانو بیٚہوان گاڈٕ حظ چھِ آسان اَتھ منٛز وارِیاہ کیٚنٛہہ حظ چھُ آسان تہٕ یِمن حظ چھُ اکہِ چیٖزُک خیال پٮ۪وان تھاوُن مطلب کمہِ چیٖزُک ییٚلہِ حظ یِم سران کَرنہِ وسن یِمن چھُ امہِ چیٖزُک خیال تھاوُن سران سران ما گَژھِ کیٚنٛہہ ما مطلب کیٚنٛہہ ما ہٮ۪کو کیٚنٛہہ ما کَرو أسۍ غلط یِمن گاڈن ما گَژھِ سانہِ سۭتۍ کیٚنٛہہ عزاب یِم حظ چھُ نظر تھاوٕنۍ زِ ییٚلہِ سران کَر نہِ ؤتھۍ أسۍ کَرو تتھ جایہِ سران یَتھ جایہِ نہٕ گاڈٕ آسن کِہیٖنۍ تاکہِ تِمن گاڈن گَژھنہٕ اَہنٛدِ سران سۭتۍ کیٚنٛہہ تکلیٖف واتٕنۍ کہیٖنۍ بیٚیہِ حظ گَژھن یِم تتھ جایہِ سران کَرٕنۍ یتھ جایہِ نہٕ مطلب نیٚچرل ڈزاسٹر یِنُک خطرٕ آسہِ یہِ کِہیٖنۍ نہٕ مطلب یِمو نیٚچرل باڈی یِم نیٚچرل واٹر باڈی چھِنَہ اَسہِ کشمیٖرس منٛز خۄداین دِژمژٕ نٮ۪عمژٕ سانہِ خٲطرٕ یِم حظ تھاون صاف مطلب صاف اگر یِم آز آز سران کرنہِ پگاہ تہِ گوٚس أمۍ مانٕنۍ یہِ ثھُ صاف لیک وَلہٕ آز کَرو اَتہِ سران بیٚیہِ حظ تتھ جایہِ کَرنہِ مطلب یُس حظ سُہ الگ کُن الگ کُن آسہِ جاے اُکُن گَژھن نہٕ لوٗکھ وُک آسٕنۍ مطلب أسۍ گَژھو آسٕنۍ پانہٕ تہِ لیک گوٚژھ آسُن بنٛد تاکہِ لوٗک وٕچھن تماشہٕ تِم گَژھن نہٕ اُکُن زیادٕ گَژھنۍ تِم گَژھن پتہٕ فُٹہِ تھٕے تہٕ پتہٕ کیٛاہ حظ سُہ لیک حظ گَژھِ آسُن یِمن مطلب یِمن سُیِمٲرسن یُس مطلب اَصٕل آسہِ سارِوٕے انٛدو آسہِ گٔنٛڈٹھ صاف آسہِ بیٚیہِ حظ آسہِ نہٕ کیٚنٛہہ خطرٕ مطلب نیٚچرل ڈزاسٹر یِنُک پل پٮ۪نُک طوٗفان یِنُک کیٚنٛہہ یِنُک سٔہلاب یِنُک خطرٕ نَہ حظ گوژھ آ سون نَہ حظ گوٚژھ نہٕ آسُن تَپٲرۍ نَہ حظ گَژھن نہٕ گاڈٕ آسنہِ مطلب سُہ حظ گوٚژھ سُہ لیک آسُن یُس کمفٲٹ آسہِ کمفٲٹ آسہِ سُیِمر خٲطرٕ تاکہِ تِم کَرن تَتہِ سران